اَسلامُ علیکُم میٛون یُس گۄڈٕنیُک پرٛوڈکٹہٕ اوس یُس مےٚ گۄڈٕنیُک پرٛوڈکٹہٕ چھُ اوٚنمُت آ یُس ییٚمۍ مےٚ واریاہ واریاہ زیادٕ پازِٹیو ایکٕسپیٖرَنٕس چھُ ترٛوومُت پانَس پٮ۪ٹھ سُہ حظ چھُ میٛون سکوٗل بیگ کیٛازِ کہِ آ تَتھ بیگَس چھُ مےٚ واریاہ زیادٕ ٹایِم درٛامُت تَتھ چھِنہٕ ویر اینٛڈ ٹیر چھِنہٕ تَتھ أڈ رَژھ گٲمٕتۍ تہٕ سُہ چھُ مےٚ اوٚنمُت تَتھ چھِ مےٚ اَز وُنکٮ۪نَس کَرَنٛٹ یَتھ منٛز تہِ چھَس بہٕ یہِ سۄ اِستعمال کَران تَتھ چھِ مےٚ اَز ژوٗرِم ؤری سُہ چھُ مےٚ تٔتھۍ حالتَس منٛز تٔتھۍ تَتھ چھِنہٕ أڈ رژھ تہِ کیٚنٛہہ چینج گٲمٕژ بیٚیہِ چھُ سُہ ییٚلہِ بہٕ سۅ چھلہٕ چھلان چھسَس چھلان چھَس تَتھ چھُ وارِتتھ چھُ سٔہ چھُ واریاہ صاف گَژھان سُہ چھُ نَوان دۄہ کھۄتہٕ دۄہ آ مےٚ چھِ تٔمۍ بیگَن واریاہ پازِٹیو ایکٕسپیٖرنَس چھِ مےٚ تَتھ سۭتۍ تہٕ مےٚ چھُ سُہ واریاہ فیٚورِٹ سُہ پرٛوڈکٹہٕ چھُ مےٚ یُس یُس سُہ چھُ مےٚ گۄڈٕنیُک پرٛوڈکٹہٕ آ یمٔۍ یہِ میٛانہِ زنٛدگی پٮ۪ٹھ واریاہ پا پازِٹیو ایکٕسپیٖرَنَس چھُ ترٛوومُت تہٕ یہِ تَتھ منٛز چھَس بہٕ ییٖتاہ تہِ بہٕ تَتھ منٛز چھِ کِتاب بہٕ چھَس کامٲرٕس سِٹوٗڈَنٛٹ بہٕ ییٖتاہ تہِ کِتاب تَتھ منٛز تھاوٕ تہٕ چھُ اِنکَم ٹیکٕس بُک سۅ چھِ سارِوٕے کھۄتہٕ ہیٚوِی بُک سۅ چھَس بہٕ تَتھ منٛز تھاوان سۅ چھِ واریاہ لوڈ کیری کَران سۅ چھِ یہِ چھُ مےٚ زنٛدگی ہُنٛد اَکھ تَتھ کیٛاہ وَنان کہِ مطلب یہِ چھِ اَمہِ سۭتۍ چھِ مےٚ واریاہ آسٲنی گَژھان زنٛدگی منٛز میٛٲنۍ دۄہ چھِ واریاہ اَصٕل پٲٹھۍ گُزران تہٕ میٛٲنۍ یۅس کٲم چھِ سۅ چھِ واریاہ کَم گژھان یۅس یِم کِتابہٕ بہٕ اَتھس کٮ۪تھ ٲسٕس تُلان سۅ چھَس بہٕ سٲرٕے بیگَس منٛز تھاوان تِم چھِ مےٚ سٲرِی أتھۍ منٛز سِٹور گژھان تہٕ بہٕ چھَس آ تَتھ کَمپٔنی یَتھ کمپٔنی پٮ۪ٹھ یہِ اوٚنمُت چھُ مےٚ تَتھ چھِ سۅ چھِ نایکی سۅ کمپٔنی نایِک پرٛوڈکٹہٕ تہٕ تٔمۍ تٔمۍ سٕنٛدۍ پرٛوڈکٹَن تَمیُِک پرٛوڈکٹَن کٔرٕس بہٕ واریاہ ییٖژاہ زیادٕ فیسِنیٹ کہِ بہٕ چھَس وۅنۍ تَتی پٮ۪ٹھ واریاہ یُس یہِ پٔرچیز کَران بہٕ چھَس تَتی پٮ۪ٹھ ہٮ۪وان چیٖز ییٚتہِ مےٚ ضروٗرت آسہِ سَپورٹسَس منٛز چاہے مےٚ بوٗٹھ آسہِ ضروٗرت چاہے مےٚ بیگ آسہِ ضروٗرت بہٕ چھَس اَتی کَم أتھۍ کَمپٔنی پٮ۪ٹھ اَنان تہٕ مےٚ چھِ اَمہِ کَمپٔنی ہٕکۍ پرٛوڈکٹہٕ واریاہ فیسِنیٹ کَران یِم چھِ میٛانہِ زنٛدگی پٮ۪ٹھ واریاہ پازِٹیوٗ ایکٕسپیٖرنَس تھوٚومُت تہٕ بیٚیہِ یُس میٛون یُس گۄڈٕنیُک پرٛوڈکٹہٕ چھُ گۄڈٕنیُک پرٛوڈکٹہٕ یُس مےٚ اَمہِ کَمپٔنی ہُنٛد یوٗز کوٚر سُہ چھُ بیگ سکوٗل بیگ تہٕ یُس مےٚ واریاہ زیادٕ فیسِنیٹ چھُ کَران تہٕ یَتھ نہٕ بہٕ یَژھان چھَس ترٛاوُن کیٚنٛہہ مےٚ چھِ سٲرِی وَنان کہِ ژٕ اَن وۅنۍ نوٚو بیگ ژٕ اَن وۅنۍ نوٚو بیگ مگر بہٕ چھَس نہٕ مانان کیٚنٛہہ کیٛازِکہِ تٔمۍ بیگَن چھُ مےٚ پٮ۪ٹھ تیٛوٗتاہ پازِٹیو ایکٕسپیٖرنَس ترٛوومُت کہِ بہٕ کیٛاہ وَنہٕ مطلب مےٚ چھُنہٕ تَمہِ بیگہٕ ورٲیی کِہیٖنٛۍ تہٕ کٔہٕنٛۍ تہِ بیگ اَتھِ یِوان مےٚ چھِ مےٚ چھِ سۅ زِنٛدگی ہُنٛد وۅنۍ اَکھ حِصہٕ بنیٛومُت